اَگَرے سٲنِس مَطلَب سانہِ سٲنِس گَرَس مَنٛز کانٛہہ یا سانیٚو دوستو مَنٛز کانٛہہ یا سانیٚو رِشتہٕ دارو مَنٛز کانٛہہ بَچہِ کانٛہہ بَچہِ یُس پَران آسہِ یا سانیٚو ہَمسایو مَنٛز کانٛہہ بَچہِ یُس پَران آسہِ سُہ چھُ یَژھان ساینَسٕے مَنٛز برونٛہہ پَکُن سُہ چھُ یَژھان ایٚم بی اے مَطلَب ساینَسٕے مَنٛز پَنٕنۍ پَڑٲے برونٛہہ پَکناوُن تٔمِس چھِ أسۍ وَنان مَطلَب ژٕ کر مَطلَب تٔمِس چھِ چھَس چھِ أسۍ وَنان مَطلَب بہٕ چھَس تٔمس وَنان تٔمس پَزِ کَرُن ایٚم بی بی ایٚس تٔمِس پَزِ کَرُن آز چھ یِوان نیٖٹ تٔمس پَزِ نیٖٹ کالفاے کَرُن یا تٔمِس پَزِ جے ڈَبَل ای پَزِ تٔمِس کالفاے کَرُن یمہِ سۭتۍ سُہ پَنٕنۍ پَڑٲے اصٕل پٲٹھۍ ہیٚکہِ برونٛہہ پَکنٲیِتھ یا چھِ باقٕے تہِ کورس یِوان یِمَن مَنٛز یِوان چھِ بی ایٚس سی ایٚم ایٚل ٹی چھ یِوان بی ایٚس سی او ٹی چھ یِوان بی ایٚس سی ریڈیالجی چھِ یِوان یِمو مَنٛز پَزِ تٔمِس کانٛہہ کورس کَرُن یا امہ ایٚم بی بی ایٚس چھ یِوان پرایویٹ ایٚم بی بی ایٚس چھ یِوان کَرنہٕ یا یِہے پَزِ تٔمِس پرایویٹ ایٚم بی بی ایٚس پَزس تیٚلہِ کَرُن یمہِ سۭتۍ سُہ اصٕل پٲٹھۍ پَنُن فیوچَر ہیٚکہِ برایٹ کٔرِتھ پَنُن فیوچَر ہیٚکہِ بَنٲیِتھ ساینَسَس مَنٛز یہِ جاب واب ہیٚکس اصٕل پٲٹھۍ ملِتھ یِمَن چیٖزَن مَنٛز چھِ میلان اصٕل پٲٹھۍ جاب اگرے کانٛہہ ٹیٚکنِکَل کورس چھِ أسۍ کَران ساینَسَس مَنٛز تہٕ تتھ مَنٛز اَگَرے أسۍ وٕچھو اِنڈیا ہَس مَنٛز کٕم کٕم کالج چھِ تِمہ یِم واریاہ اصٕل چھِ اگر أسۍ وٕچھو کَشمیٖرَس مَنٛز کَشمیٖرَس مَنٛز چھ زیادٕ گَژھان سِکمزَس مَنٛز چھِ گَژھان مطلب اصٕل پٲٹھۍ یِم کورسِز ایٚم ایٚل ٹی یا باقٕے چیٖز یا بی ایٚس سی چھ گَژھان بی ایٚس سی او ٹی چھ گَژھان یِم چھِ گَژھان سِکِمزَس مَنٛز یا أڑۍ أڑۍ چھِ کَران سورا ہاسپِٹَل چھِ أڑۍ کَران یا چھِ أڑۍ کَران جے وی سی چھ کانٛہہ کانٛہہ کَران یِہے نٔرسِنٛگ یا اگرے أسۍ وٕچھو چَندی گَڑَس مَنٛز چھِ ونکیٚن ڈی بی یوٗ چھ تَتہِ دیش بَگَت یونیوَرسٹی چھِ تَتہِ یا تَتہِ چھ بیٚیہِ تَتہِ چھ بیاکھ کالج چھ تَتہِ کیاہ چھِ وَنان اتھ بابا فریٖد کالج چھ تَتہِ یِم یِم کالج یا بیٚیہ چھ ایٚل وی پی یونیوَرسٹی چھِ دہلی مَنٛز تتھ مَنٛز چھِ یِم کورس گَژھان یا بیٚنگلورَس مَنٛز چھِ واریاہ کالج یِمَن مَنٛز مطلب ساینَسَس مَنٛز چھِ اَسہِ یِم کورس گَژھان یا یِم واریاہ اصٕل چھ یِوان ماننہٕ یا بیاکھ چھ پَنجابَس مَنٛز چھ اکھ مَطلَب کالج ماڈٲرٕنۍ کالج ییٚتہِ یِم نٔرسِنٛگ چھ گَژھان سارے یِم یِم کالج چھِ اِنڈیا ہَس مَنٛز یِم زَنہٕ مطلب أسۍ مَطلَب وَنو اصٕل چھِ یا یِمن مَنٛز اصٕل چھِ پَرناوان یا یِمَن مَنٛز یِم کورس چھ گَژھان یا یِم یِم سٲنٛۍ یہِ سٲنِس یِنہٕ وٲلِس زَمانَس خٲطرٕ چھ اصٕل یمہ سۭتۍ اَسہِ پَنُن مَطلَب پَنُن فیوچَر ہیٚکو اصٕل پٲٹھۍ سُدٲرِتھ یِم کالج چھِ یا یِم کورسِز چھِ ساینَسَس مَنٛز یمہِ ییٚتہِ اِنڈیا ہَس مَنٛز گَژھان چھِ یِم ییٚتہِ ہِندوستانَس مَنٛز گَژھان چھِ